اَز برٛونٛٹھ زٕ رٮ۪تھ حظ ووٚن مےٚ نیبرِنٛگ وِلیج ہرمینَس منٛز بوٗٹھ اَکھ حظ بوٗٹُک ناو اوس ٹرٛاٹَر تہٕ یُس حظ یہِ اوس یہِ دُکانٛدار أمۍ حظ کوٚرُس بہٕ ایٚشور دوٚپُن یہِ حظ چھُ واریاہ اَصٕل کَمپٔنی تہٕ مےٚ تہِ حظ اوس بوٗزمُت اَتھ کَمپٔنی مُتعلِق یہِ چھُ ٹھیٖک ٹھاک کَمپٔنی تہٕ بوٗٹَس حظ ووٚن أمۍ ریٹ ٹوٗ تھاوزَنٛڈ رُپیٖز تہٕ فاینٔلی حظ ییٚلہِ مےٚ تٔمِس اَڑداہ شَتھ رۄپیہِ مگر آفٹَر فِفٹیٖن ڈیز حظ یُس تَتھ سول اوس سُہ حظ گوٚو ٹوٹَل برٛیک تہٕ اَمہِ علاوٕ یُس سُہ دَپان اوس یہِ حظ چھُ کمفٲٹ دِوان تہٕ مےٚ باسٮ۪و نہٕ سُہ کمفٲٹ لیٚولہِ ہُنٛد تیٛوٗت کِہیٖنٛۍ تہٕ وۄنۍ دَپو اگر حظ یہِ مےٚ لاجاے کُنہِ وُچاب کامہِ سُہ لوٚگ نہٕ مےٚ کیٚنٛہہ مےٚ چھُ صِرف یُس مطلب نارمَل پَکُن چھُ اَسہِ آسان یِتھٕے پٲٹھۍ لوگمُت حظ مگر پنٛداہ پیٚٹھ وُہ دۄہ درٛاے حظ اَتھ بوٗٹَس اَتھ پھُٹ سول تَلہٕ پَتہٕ حظ گوس بہٕ أمِس دُکانٛدارَس نِش دوٚپُن اَسہِ تہِ نہٕ حظ چھُ پَتاہ کیٚنٛہہ یہِ کیٛاہ قٕصہٕ چھُ ٹرٛاٹَر حظ چھِ کَمپٔنی اَصٕل مگر میٛانہِ حِساب باسیٚے نہٕ مےٚ ٹرٛاٹَر تیٖژ رٔژ کَمپٔنی کیٚنٛہہ یُتھ مےٚ یہِ پرٛوڈَکٹہٕ اوٚن تِکیٛازِ مےٚ نہَ حظ چھُ پرٛوڈَکٹہٕ مطلب مےٚ درٛاو نہٕ اَتھ رٮ۪تھ تہِ کیٚنٛہہ اَتھ پرٛوڈَکٹَس ڈِسپایٹ اَڑداہ شَتھ رۄپیہِ دِژم حظ مےٚ اتھ قۭمَتھ حظ